سَلامُ علیکُم تُہۍ کٕم حظ چھِو آ أسۍ چھِ فٔرنیٖچَر کٕنان

کوٗتاہ کوٗتاہ کال گوٚو تَتھ ٹیبلَس کوٗتاہ کال گوٚو زٕ ؤری میٹیٖریَل کُس چھُ میٹیٖریَل کُس چھُ سُہ نہَ مطلب وُڑ چھا یا بَدَل کیٚنٛہہ کٔمِکۍ وُڈ چھُ یہِ چھا یہِ چھا ڈوٗنۍ لٔکٕر چھا یا بَدَل کیٚنٛہہ لٔکٕر چھا تُہۍ ہیٚکِو مےٚ ؤنِتھ یہِ کٔمِکۍ لٔکٕر چھَ کیٚنٛہہ ما چھِ خراب کانٛہہ پارٹ ما چھِ خراب اَتھ ٹیبلَس یِم ہیٚنٛڈلہٕ وٮ۪نٛڈلہٕ چھَ سا سٲرِی ٹھیٖک قُلُف اکھ چھُس خراب تمیُک چھُ سَہلٕے یہِ ٹیبُل کۭتِس اوسوٕ تۄہہِ اوٚنمُت زٕ ؤری برٛونٛٹھ باہ شَتھ رۄپیہِ آ تُہۍ تُہۍ چھِو تُہۍ روزان کَتہِ چھُو تُہۍ پُلوامہ ٹھیٖک آ اَسہِ چھِ شاپ چھِ اَسہِ لال چوک چھُ اَسہِ شاپ مگر اَسہِ چھِ بیٛاکھ بیٖل أسۍ چھِ بیٛاکھ چھِ اَسہِ مین چھِ اَسہِ لال چوک بیٚیہِ چھِ أسۍ پٮ۪ومُت پُلوامہِ تہِ چھُ اَسہِ اکھ ہاں ہوم ڈِلِؤری تہِ چھِ ایٚویلیبُل یَتھ منٛز تہٕ تُہۍ کٔرِو مےٚ فون بہٕ کَرہو تۄہہِ نمبر وَمبَر یہِ تُہۍ دِیِو مےٚ نمبر پَنُن نمبر کٔرِو تٔمِس سٮ۪نٛڈ ییٚتھۍ نمبرَس آ ہوم ڈیلؤری چارجِز چھِ اَتھ چھِ کَمٕے یہِ چھِ وُچھو أسۍ کوٗت دوٗر لَگہِ أسۍ چھِ تھرٛی ہَنٛڈرَنڈ فور ہَنٛڈرَنٛڈ یا فایِو ہَنڈرنٛڈ بیٚیہِ لوڈِنٛگ چارجِز گژھان ایڈ تتھ سُہ گژھِ تَتھ ایڈ تہٕ أسۍ کَرو پَتہٕ أسۍ چھِ پانَے کران بہٕ کَرٕ یَتھ نمبرَس کَرو بہٕ یہِ بہٕ کرو نمبرَس پٮ۪ٹھ یہِ نوٚو ٹیبُل تہٕ اَکھ گٔے یِم باہ شَتھ رۄپیہِ اگر اَتھ اَز گژھِ ریٹ زٕ ؤری چھِ گٲمٕتۍ سَتھ ہَتھ رۄپیہِ گژھِ اَسہِ مِنِمَم میگزِمَم گژھِ اَتھ سَتھ ہَتھ رۄپیہِ بیٚیہِ گژھِ نوٚو ٹیبُل وُچھو سُہ گژھیٛا پٕنٛژٕ شیٚتھ تۄہہِ ییٚمیُک پَتہٕ پَسنٛد گژھوٕ بہٕ کَرہو فوٹوٗ سیٚنٛڈ تُہۍ کٔرِو چوٗز تہٕ بہٕ کَرہو پانَے بہٕ کرہو تۄہہِ پانَے یہِ کٔرِو یہِ سیٚنٛڈ او کے بِہِو تیٚلہِ